اَسلامُ علیکُم اگر أسۍ وٕچھو یَتھ کٔشیٖرِ منٛز وٕنکٮ۪نَس کُس چھُ فارمِنٛگ اِنڈَسٹری یَس چھِ وٕنکٮ۪نَس زِرات یُس چھُ یہِ چھُ واریاہ مطلب بہٕ ہٮ۪کہٕ ؤنِتھ یہِ چھِ اَکہِ حَدَس تانۍ چھِ یہِ بیک بون کٔشیٖر ہِنٛز تہٕ کیٛازِ ییٚتہِ چھِ واریاہ لُکھ یِم چھِ تِم چھِ وابستگی میٚجارٹی ہٮ۪کو أسۍ ؤنِتھ سَہ چھِ وابستگی تھاوان اٮ۪گرکَلچرَس سۭتی تتھ منٛز چھَنہٕ مین زٕ چیٖز چھِ دانہِ تہٕ بیٚیہِ بیٛاکھ چیٖز یُس زَن چھُ سُہ چھُ مَسٹٲڈ یَتھ أسۍ وَنان چھِ تِلہٕ گۄگُل سُہ چھُ پَنٛنِس آسان تہٕ اَتھ منٛز وٕنکٮ۪ن اگر أسۍ وٕچھو کیٛازِکہِ سَوال چھِ وٕنکٮ۪نَس چَلینجِز کٔم کٔم چھِ کٔشیٖر منٛز بوٚڑ اَکھ گۄڈنیُک اَکھ چیٖز اگر أسۍ وٕچھو یِمَن ہٕنٛدۍ وۄبداونہٕ خٲطرٕ فَصلَن ہٕنٛدۍ تَتھ منٛز چھِ ضٔروٗرت گۄڈٕ سُٹیبٕل پٕلیس سُٹیبٕل جاے کَتٮ۪نَس کُس زِرات کاشتہٕ کٲری ہٮ۪کو أسۍ کٔرِتھ کٕنٕک کَتِنَس کھَتہِ توٚمُل کھَتنَس کھَژِ مَسٹٲڈ کَتنَس کھسہِ مَکٲے کَتٮ۪س کھسہِ یہِ چھُ اکھ چَلینٛج یہِ آیڈنٹِفاے کَرُن یہِ مُشکَس کَرُن کہِ کۄس جاے کَتھ لَگہِ یہِ چھُ اَسہِ واریاہ اکھ چَلینٛج آسان تہٕ اگر أسۍ وٕچھُو اَسہِ یِم ہیٚرِکَن ہِلی ایریاز چھِ بالٲیی علاقہٕ چھِ کٔشیٖر منٛز واریاہ تِمَن منٛز چھُ دانہِ وغیرہ کَرُن سٮ۪ٹھٕے مُشکِل گژھان تَتھ منٛز چھِ کیٚنٛہہ وجوٗہات اَکھ چھُنہٕ اَتھ خاص پَنُن یُس نہٕ ٹمپریٚچَر چھُ اَمہِ خٲطرٕ ضوٚروٗرَت آسان سُہ چھُنہٕ اَتھ مِلان مُنٲسِب ٹٮمپریٚچَر کِہیٖنۍ تہِ تَمہِ پَتہٕ بیٛاکھ چیٖز چھُ اِرِگیٚشنُک مَسلہٕ تہٕ اِسی لیے تَتھ کُن چھِ پرٛٮ۪فَر کَران لُکھ دالہٕ والہٕ تہٕ بیٚیہِ مَکٲے وَکٲے وۄنۍ یِم لو لایِنگ ایریاز چھِ یِم زَن پٕلین چھِ فٕلَڈ پٕلین آف جہلِم رِوَر یِم أسۍ أسۍ مَنو تہٕ تَتھ چھِ کَران کٲم آز تَتھ حظ چھِ گژھان کٲم تَتھ ہٮ۪کو کٔرِتھ تَتھ منٛز چھُ دانہِ اَکثر وۄپداوَان مگر اَتھ چھِ وَنۍ مَسلہٕ اَکھ چیٖز یُس أسۍ بۄن کَنٮ۪تھ چھِ کَرَان تَتھ چھِنہٕ آز ییٚمہِ ساتَن آب گوٚو کَم بہٕ دِمہٕ تۄہہِ مِثال شُپیَنٕچ شُپیَنَس منٛز تہِ اوس دانہِ واریاہَن جایَن مگر ییٚمہِ کہِ زَن مگر اِرِگیٚشَن اوس نہٕ تَتھ پوٗرٕ کِہیٖنۍ اِرِگیٚشَن نہ آسنہٕ سۭتۍ گٔے تِم مَجبوٗر تِمو کٔر پَنُن سُہ شِفٹ شِفٹ کیٛاہ کوٚرُکھ شِفٹ کوٚر تِمو پَنُن یُس تِمَن اوس دانہِ دانہِ سُہ کوٚر تِمو چینٛج سُہ کوٚر تِمو چینٛج اَتھ کیٛاہ چھِ وَنان یَتھ حظ تہٕ أتھ حظ سُہ کٔر ہاے ہاے سُہ کوٚر تِمو چینٛج ژوٗنٛٹھِس منٛز تِم چھِ وَنۍ ژوٗنٛٹھۍ وبداوان تَتہِ زیادٕ زیادٕ چھِ تَتہِ تِم ژوٗنٛٹھۍ وۄپداوان

تہٕ اَدٕ کے یِمَے چیٖز گٔے تَتھ